ییٚتہِ بہٕ روزان چھَس تَتہِ ییٚتہِ ٲس اَکھ لیبرری مگر أسۍ ٲسۍ نہٕ تور گژھان کینٛہہ کیازِکہِ أسۍ ٲسۍ نہٕ زیادٕ پَے کینٛہہ کہ ییٚتہِ چھِ لیبرری وۄنۍ گٔیَس بہٕ گٔیَس بہٕ ریٖسیٚنٹلی تور کیازِکہِ مےٚ اوس گژھان گَرِ ڈِسٹٲرٕب پَرنَس منٛز مےٚ دوٚپ بہٕ پَرٕ تَتے مگر ییٚلہِ بہٕ تور گٔیَس سۄ ٲس نہٕ تَتھ حالتہِ منٛز کینٛہہ کہِ بہٕ ہیٚکہٕ ہا تور گٔژھِتھ سۄ ٲس نہٕ اَصلہِ جایہِ تہِ کِہیٖنۍ بیٚیہِ ٲس تَتٮ۪ن تہِ کَنَسٹَرٛکشَن چَلان ییٚتٮ۪ن لایبرری آسہِ تَتٮ۪ن گژھِ گۄڈنِچی کَتھ آسٕنۍ شانتی تہٕ وۄنۍ چھِ ییٚتہِ کورٮ۪ن خٲطرٕ اَکھ لایبرری سۄ چھِ اَصلی آرفنَن خٲطرٕ وۄنۍ چھِ تور کورٮ۪ن تہِ ایلاوُڈ کَران اگر کانٛہہ کوٗر تِمَن وۄنہِ أسۍ گژھو أسۍ یِمو یور تِم چھِ دپان تیٚمِس ٹھیٖک چھُ ژٕ یہِ صُبحٕے پٮ۪ٹھ شام تانۍ چھِ تِم دِوان یِنہٕ مگر ہُتھ پٲٹھۍ چھِنہٕ ییٚتہِ عام طور پَر کٲنٛسہِ ہُتھ پٲٹھۍ چھِنہٕ ییٚتہِ لیبرری لٔڑکَن خٲطرٕ کورٮ۪ن خٲطرٕ اَکھ الگ لایبرری کینٛہہ ییٚتٮ۪ن تھَنٕکۍ پرِتھ مگر دَپان یہِ ییٚتہِ کَرَن وۄنہِ جلدی کَنَسٹرٛکٹ تہٕ پَتہٕ یی وٕچھنہٕ مےٚ چھِ باسان یۄس بہٕ بُک کَرٕ پرٛیٚفَر سۄ گٔے یۄس تہِ اَسہِ مَذہبی کِتاب چھِ اَسہِ پَزِ گۄڈٕ سوے پَرٕنۍ تاکہ أسۍ ہٮ۪ژو تیٚمہِ منٛز چھِ أسۍ اَکھ چیٖز ہیٚچھان سُہ گوٚو تہذیٖب ییٚمِچ واریاہ کٔمی چھِ تہٕ بَس